اگر کٲنٛسہِ ہوٗن دیُت ژوٚپ گۄڈٕ کَرو تٔمِس أسۍ تتھ سُہ کرو سُہ زخم واش اَصٕل پٲٹھۍ پتہٕ کرہوس آرام سان صاف پلوٕ سۭتۍ کرہوس سُہ خوٗن رُکاونٕچ کوٗشش پتہٕ کَرو یہِ پَتہٕ مَتھو کَرہو کرو ریپ تھوڑا ییٚمہِ سۭتۍ اینٹِبَیاٹِک کرٛیٖم سۭتۍ پَتہٕ لَگاوہوس بینٛڈیج مطلب دۄہَس مَنٛز دۄیہِ ژورِ ؤلۍ چینٛج کَرُن نظر تھاوٕنۍ اِنفٮ۪کشَن ما گژھِ یا مطلب یِم تَمِکۍ یُس تمیُک دَوا اِنفٮ۪کشَنُک